أسۍ چھِ مطلب لایک ٲں ویٚڈِنٛگس چھُو تۄہہِ ایٚگزامپٕل دیٛوتمُت أسۍ چھِ اتھ مَنٛز ٲں بَڑٕ اصٕل پٲٹھۍ اَرینٛج کران آب لایک أسۍ چھِ نَلکَن پایپہٕ جوڑان تہٕ تَمہِ سۭتۍ چھِ أسۍ ٹَنکِیَن مَنٛز آب بھران تَمہِ سۭتۍ چھُ اسہِ واریاہ زیادٕ فٲیدٕ میلان اگرٔے کُنہ ساتہٕ ٲں اسہِ چھُ ٲں سَپلاے واتان أسۍ چھِ سۄ اصٕل پٲٹھۍ پرٕزٔرو کَران سیو تھاوان آب تَمہِ سۭتۍ چھَنہٕ اسہِ کٕہٲنۍ تہِ پرٛابلم گَژھان أسۍ چھِ یا چھِ أسۍ موٹر کران استعمال تَمہِ سۭتۍ چھِ أسۍ ٲں کَران کٲم آب چھِ أسۍ لاگان ٲں ٹَنٛکیَن منٛز چھِ أسۍ رزٔرٕو تھاوان واٹر سُہ چھُ اسہِ واریاہ زیادٕ بَکار یِوان اسہِ چھَنہٕ کٕہٲنۍ تہِ پرٛابلم گَژھان ٲں یا ویٚڈِنٛگ فَنٛکشَنَن مَنٛز یا بَدَل کانٛہہ فنٛکشن چھِ آسان اسہِ چھَنہ کٕہٲنۍ تہِ پرٛابلم گَژھان أسۍ چھِ گۄڈٕنیٚتھے تھاوان ٲں اَرینٛج آب کٔرِتھ